یُس بیڈ ویٚدَر ایٚکسپیٖریَنس چھُ یہِ چھُ مےٚ واریاہ کیازِ ییٚلہِ أسۍ ٹرٛیٚک چھِ کران مےٚ کٔرۍ زٕ ژور ٹریٚک مےٚ چھ کمٕے ٹریٚک کٔرۍمتۍ زیاد کٔرۍ نہٕ کینٛہہ البتہ زٕ ژور ٹریٚک کٔرۍ یتھ تہِ ٹریکَس بہٕ گوس تتہِ پیوٚو روٗد مگر اکھ چیٖز چھِ اتھ روٗدَس مَنٛز خٲصیت یُس ٹریک چھُ ہیٚرِ اَتہِ کشمیٖرَس مَنٛز باسیو اسپیشلی یُس یہِ روٗد چھُ یہِ چھِ پانٛژَن دَہَن مِنٹَن پٮ۪وان تہٕ پَتہٕ چھِ رُکان مگر یُس پانژَن دَہَن مِنٹَن یہِ روٗد چھِ پٮ۪وان تَتہِ چھِ تیٖژاہ سپیٖڈ آسان تیٖژاہ سپیٖڈ اِنسان ہیٚکہِ نہٕ نیٚبَر مطلب ٹٮ۪نٛٹ وَرٲے ہیٚکہِ نہٕ روٗزِتھ کینٛہہ اِنسانَس چھُ ضٔروٗری ییٚلہِ سُہ روٗد پے ٹٮ۪ںٹَس مَنٛز روزُن تہٕ آ ٹٮ۪نٛٹ نیٚبر چھُنہٕ نیرُن کیازِ یہِ چھُ واریاہ روٗد تیز پٮ۪وان مگر دَہہِ مِنٹہِ پَندہیہِ مِنٹہِ وُہہِ مِنٹہِ پَتہٕ چھِ تاپھ کَران یہِ چھُ اَتھ خٲصیت اتھ ٹرٛیکَس جلدی روٗد پٮ۪وان جلدی دوٚر کران میٚڈِسَن یُس چھُ میٛانہِ حِساب میٚڈِسَن یُس مین میٚڈِسَن چھُ سُہ چھُ پیرسٹمال یُس کَلہٕ دادِ چھِ لگان سُہ چھُ اَسہِ ضٔروٗری نیُن دوٚیِم چیٖز مٲلِش خٲطرٕ کیازِ اِنسان ییٚلہِ ہیوٚر چھُ کَران أمِس چھُ گَژھان مَسٕل کرٛیمپ یہِ چھُ ضٔروٗری کیازِ نَفَر چھِنہٕ تِم سُہ چھِنہٕ آسان ایٚکسپیٖریَنس تٔمۍ چھُنہٕ آسان زیادٕ ٹرٛیک کوٚرمُت کِہیٖنۍ ییٚلہِ سُہ ٹرٛیک چھُ کَران کُنہِ ساتہٕ اَچانَک تٔمس چھِ گَژھان مَسٕل کرٛیمپ تَتھ مَسٕل کرٛیمپ بَچنہٕ بَچنہٕ خٲطرٕ ہیوٚر ییٚلہِ اِنسان کھَسان چھُ اِنسانَس چھِنہٕ ہٮ۪کتھاہ وٮ۪کتھاہ روزان کینٛہہ اِسلیے مٲلِش میٛانہِ حِساب مٲلشہِ ٹیوٗب چھُ ضٔروٗری کیٛازِ مٲلِش ٹیوٗب کَرِ اِنسان گَژھِ تھوڑا فرٛی مَسٕل یُس چھُ یُس کرٛیمپ چھُ گَژھان یہِ چھُ گا کم تہٕ اِنسان ہٮ۪کان پٔکِتھ یِم زَن میٚڈِسَن یا بیٚنڈیج چھِ سُہ ٲسۍتن بیٚنڈیج کُنہِ جایہِ خۄدا نخواستہ کٲنٛسہِ خوٗن ووٗن یی یا بیٚیہِ کُنہِ لَگہِ وَگہِ تتھ خٲطرٕ چھ بیٚنڈیج ضوٚرتھ تہٕ یِمَے زٕ ترٛےٚ میٚڈِسَن چھِ زیادٕ میٚڈِسَن چھِنہٕ ضوٚرتھ آ ڈاییریا کیٛازِ اِنسان چھُ ہیوٚر کھَسان تتہِ چھ ٹرٛیکَن پٮ۪ٹھ کھَسان چھِ ییٚلہِ کھٮ۪وان چھِ اِنسان چھُ آٹومیٹِکلی گَژھان یۄس دایجَسٹ تَتھ چھِ پرابلَم گَژھان تتھ خٲطرٕ چھِ ڈایجہِ ڈاییریا خٲطرٕ چھِ کانٛہہ ٹیبلِٹ یُس چھِ آسان مارکیٚٹَس مَنٛز یا اِوٕن کہِ یُس اَتھ دوا چھُ آسان بوتَل دوا چَنہٕ خٲطرٕ اگر سُہ تہِ نی مےٚ باسان سُہ چھِ بہتر روزان بس یِتھی زٕ ژور دوا زیاد دوا چھِنہٕ ضوٚرتھ کینٛہہ